مےٚ اوٚن حال حالٕے اکھ چیٖز اکھ بہترین چیٖز مٔلۍ یتھ یُس سُہ چیٖز چھُ سُہ چھُ فون تتھ فونس چھُ ناو ایم آی سُہ چھُ ایم آی کمپٔنی ہُنٛد ریڈمی نوٹ ناین پرو میٚکٕس چھُ تتھ ناو تتھ فونس منٛز باسیٚو مےٚ واریاہ اصٕل کیاز کہِ مےٚ ووٚن سُہ أکۍ دوستن دوٚپُن یہِ فون چھے واریاہ اصٕل یہِ ان بازرٕ مٔلۍ بہٕ گووُس بازر مےٚ اوٚن فون مٔلۍ تتھ فونس چھِ ریم رام ٲٹھ شیٚے اکھ ہتھ اٹھووُہ شیٚے اکھ ہتھ اٹھووُہ چھِ تتھ ریم رام بییٚہِ باسیٚو مےٚ تتھ چلنہٕ وزِ تہِ باسیٚو مےٚ سُہ واریاہ ٹھیٖک یا گرمن ورمن چھُنہٕ کینٛہہ سُہ سُہ چھُ تتھ چھِ بیٹری بیک بیک اپ تہِ اصٕل تتھ چھُ بیٹری واریاہ ٹایِم نیران بییٚہِ خاص کر چھُ تتھ چارجر یُس تتھ دونس گنٛٹس منٛز یا أڑِس گنٛٹس منٛز چھُ فُل چارٕج کران بییٚہِ چھُ تتھ واریاہ اصٕل لُک تہٕ بییٚہِ تمہِ مزیٖد تہِ باسیٚو مےٚ بییٚہِ کریمرا ییٚلہِ بہٕ فوٹو اوسُس تُلان تتھ چھُ واریاہ اصٕل کریمرا بییٚہِ سکریٖن سکریٖن چھُ تتھ واریاہ اصٕل بییٚہِ یہِ شوٗبوُن فون چھُ واریاہ